یُس زَن تُہُنٛد یہِ ڈرٛایوَر اوس أمۍ اوس مےٚ باسیٚو یُس زَن تۄہہِ حِساب چھُ یہِ چھُنہٕ وۄنۍ ٹھیٖک کینٛہہ تُہٕنٛدِس ڈرٛیورَس حظ اوس یَتھ کووِڈَس منٛز ییٖتیٛاہ حالات خراب اِنسان پریشان دُنیا چھُ پریشان گورمٮ۪نٛٹ تہِ وَنان ہے ماسٕک تھٔیِو ڈِسٹَنٕس تھٔیِو تھوڑا روٗزِو دوٗر دوٗر ییٚمِس ہَسا ووٚن مےٚ واریاہ لَٹہِ ماسٕک واسٕک لٲگِو ڈرایوَر چھُنہٕ مانان ماسٕک واسٕک لاگُن کِہیٖنۍ تہِ گوٚو اَکھ کَتھ دوٚیِم کَتھ گوٚو یہِ ٲس ڈرٛیورٕ سٕںٛز کَتھ دوٚیِم کَتھ گٔے یِم سیٖٹہٕ ویٖٹہٕ یِم وۄنۍ تۄہہِ یِم گاڑِ چھِ یِم چھِ وۄنۍ پرٛانہِ گٔمژٕ یِم چھِ ختم گٔمژٕ گاڑے تُہۍ چھُو سوزان تُہۍ چھُو زَڈ والان وۄنۍ نَکھٕ ہے کھَسہِ کَسٹمَرَس اوٗرۍ کِرایہ مگر کسٹمَر سُنٛد آرام چھِو نہٕ تُہۍ سونٛچان سیٖٹہٕ چھِ ژھٮ۪نمٕژ یِم چھِ خراب صفٲیی چھَنہ کینٛہہ یہِ چھےٚ لَژھ چھےٚ گھاڑٮ۪ن منٛز کھَان چھِ گھاڑٮ۪ن منٛز مُشُک چھِ یِوان گاڑٮ۪ن چھِ مُشُک ووٚتھمُت اَتھ سٔنِو مہربٲنی کٔرِتھ